اکھ ہَتھ تہٕ دہ زٕ لچھ پنژٕ ساس پانٛژھ ہتھ پنژہ پانٛژھ لچھ وُہ ساس نو لچھ نمتھ ساس زٕ ہتھ تہٕ ژتجی ژور لچھ شیٹھ ساس